اَسَلامُ علیکُم وعلیکُم اسَلام تُہۍ چھُ حظ بُٹیٖک پٮ۪ٹھ چھُوا اَسہِ حظ ٲسۍ ڈرٛس سُوٕنۍ واریاہ اَسہِ چھِ پۄپھتٕر بیٚنہِ فنٛگشَن تٔمۍ سٕنٛدِ خٲطرٕ ٲسۍ اسہِ ڈرٛس اَتہِ سُوناوٕنۍ اَسہِ حظ چھِ مختلف ڈرٛس اَتہِ سُوٕنۍ بَچَن ہِنٛدِ خٲطرٕ چھِ أمِس مہَرنہِ ہِنٛدِ خٲطرٕ چھِ اہَن حظ لگ بگ حظ گژھن دہ وُہ ڈرٛس بَچَن ہٕنٛدِ خٲطرٕ تہِ گژھن بَچہِ تہِ چھِ واریاہ وۄنۍ فَنٛگشَن چھِ أمِس حظ چھُ مَہرنہِ ہِنٛدِ خٲطرٕ اَکہ چھِ یِم پٕلازو سُوٕنۍ أمِس یِمَن فِراقَن چھِس تِم بٮ۪ل نٔرۍ کَرٕنۍ اہن اَ حظ ریٹ ؤنِو تُہۍ ریٹ کیٛاہ کیٛاہ چھُ تُہۍ ہٮ۪وان تہٕ اَدٕ حظ اہَن حظ اَوا ٹھیٖک حظ چھُ تہٕ اَسہِ چھِ یِم لگ بگ دہ وُہ ڈرٛس اَتہِ سُوناوٕنۍ مطلب تُہۍ کَتھ جاے چھُ اَتہِ اہَن حظ کے پی روڈ اَدٕ حظ ٹھیٖک چھُ تہٕ أسۍ کَر ہٮ۪کو تِم ڈرٛس اور وٲلِتھ ٹھیٖک حظ چھُ أسۍ مےٚ باسان کٲلۍ کٮ۪تھ ہٮ۪کو أسۍ اور ؤسِتھ ریٹ کَرو أسۍ أتی یِمَن أمِس حظ چھِ مَہرنہِ لگ بگ یِم یِم پٕلازو ڈرٛس چھِ أمِس یِم چھِ أمِس ژور سُوٕنۍ یِم پٕلازو ژور پٕلازو دار یِم یِمَن یِم فِراقَن چھِ بٮ۪ل نٔرۍ کَرٕنۍ یِم تہِ حظ چھِ أمِس زٕ ژور سُوٕنۍ یِم تہِ مگر یُس یہِ پٕلازو چھُ یُس یہِ پٕلازو چھُنہ یِم پٕلازو دار یِمَن حظ گژھِ آسُن أمِس چَنٛدٕ تہِ یہِ چھِ وَنان یِمَن ترٛٲے زیو پٮ۪ٹھ کَنۍ چَنٛدٕ تہِ اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ یِمَن بَچَن ہٕنٛدِ خٲطرِ یِم ڈرٛس چھِ یِم چھِ یِم چھِ یِمٕے سُوٕنۍ یِمَن یِم شَرارا چھِ آز سُوان پاکِستانی ڈرٛس چھِ سُوان یِم چھُوا تۄہہِ اَتہِ اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ اَسَلام علیکُم